سٲنِس کَلچرَس منٛز چھِ واریاہ زیادٕ ہُنَر کٲری تہٕ دَستہٕ کٲری موٗجوٗد یَتھ منٛز یِوان چھِ آرِ کٲم چھِ یِوان سٕژنہِ کٲم چھِ یِوان پَشمیٖن کٲم چھِ یِوان قٲلیٖن کٲم چھِ یِوان واریاہ یِم زیادٕ لُکھ چھِ ییٚتہِ تِم چھِ زیادٕ پَہمَتھ یِمَے کامہِ کَران